مےٚ چھِ شوق کہِ بہٕ گژھٕ ہا یہِ أکِس یہِ بیٖچَس پٮ۪ٹھ تَتہِ کَرٕہَو بہٕ ژھرٛانٛٹھ وایہِ ہا بہٕ تَتہِ کَرٕ ہا بہٕ سرٛان ژھرٛانٛٹھ تہِ وایہِ ہا بہٕ تَتھ جاے مےٚ چھِ واریاہ زیادٕ شوق بیٖچَس پٮ۪ٹھ گژھُن مگر ییٚتہِ چھِنہٕ بیٖچ کینٛہہ ییٚتہِ چھِ لیک چھِ ییٚتہِ دٔریاو چھِ ییٚتہِ بیٚیہِ چھِ ییٚتہِ کۄلہٕ تہٕ تِمو منٛز چھِ اِنسان سرٛان کَران ییٚتہِ بہٕ بَسان چھَس ییٚتہِ چھِ نزدیٖک اَکھ دٔریاو تَتہِ چھِ اِنسان سرٛان کَران تور گژھان کَران ژھرٛانٛٹھ وایان اِنسانَس چھِ لَگان مَزٕ تَتہِ ژھرٛانٛٹھ واینَس تہٕ تٔتی چھِ کَران سٲری سرٛان تہِ ژھرٛانٛٹھ تہِ وایان مگر مےٚ چھِ شوق بہٕ گژھٕ ہا أکِس کُنہِ جاے گوواہَس گوا گژھٕ ہا بہٕ تَتہِ کَرٕ ہا بہٕ بیٖچَس پٮ۪ٹھ وایہِ ہا بہٕ ژھرٛانٛٹھ